آ مےٚ چھِ پنٛںِس دوستَس سوٗزمٕژ اَکھ اَتھٕ سۭتۍ بَنٲومٕتۍ اَکھ نقشہِ سُہ چھِ مےٚ پیک کٔرِتھ تٔمِس سوٗزمُت یہِ سُہ گوٚو واریاہ خۄش یہِ وُچھِتھ آ مے چھِ مےٚ چھِ تَتھ پٮ۪ٹھ محنت لٔجمٕژ تَتھ چھِ تَتھ تَتھ چھِ تَوَے زیادٕ ویلیوٗ تَتھ چھِ مےٚ واریاہ قٕسمٕکۍ رنٛگ کٔرمٕتۍ استعمال